اَگَر أسۍ وٕچھو بایک بایک یۄس چھِ یہِ چھِ واریاہ سَہَل مینٹین کَرٕنۍ امچ مینٹینیٚنس چھِ گاڑِ کَمپیر اگرے کَرَو أسۍ گاڑِ سۭتۍ کَمپیر تمہِ حِساب چھِ امچ مینٹینیٚنس واریاہ کَم سَپوز کَرَو أسۍ چھِ مِثال دۄن نَفرَن چھُ کُنہ سا کُنہِ جٲے گَژھُن وۄنۍ چھِ ضروٗری أسۍ کَڑَو گٲڑ یا بَدَل کانٛہہ ٹرانسپوٹ یمہ سۭتۍ واریاہ پُلوشَن گَژھِ یا تیٖل گَژھِ واریاہ خرٕچ یا ٹایم لَگٮ۪س بایک چھِ اکھ سُہ ذٔریعہ یُس ٹایم بَچایہِ اَسہِ تیٖل مَنیجمنٹ چھ دِوان اَسہِ تمہ سۭتۍ سۭتۍ سۭتۍ چھِ یہِ اَسہِ ٹایمَس پٮ۪ٹھ پَننِس جَگہَس پٮ۪ٹھ واتناوان تہٕ بیٚیہِ چھِ یہِ مینٹین کَرٕنۍ تہٕ واریاہ سَہَل